اگر اَسہِ کٲنٛسہِ سۭتۍ کٲم وٲم آسہِ کَرٕنۍ یُس اِنسان واریاہ مُشکل آسہِ پانَس سۭتۍ سنٛمبھالُن تٔمِس سۭتۍ کیٛاہ پَزِ اَسہِ کرُن کہِ سُہ گژھِ سورُے گژھِ مَسلہٕ گژھِ ٹھیٖک اَسہِ پَزِ اَسہِ پَزِ تیُتھ اِنسان سَمجھاوُن اَصٕل پٲٹھۍ کہِ بایا یِتھ کٔنۍ چھُنہٕ ٹھیٖک گژھان کینٛہہ تہٕ اَسہِ پَزِ پانہٕ ؤنۍ بَرادٔری منٛز سَمجھُن کہِ یہِ کٲم اگر چھِ یہِ پَزِ اَسہِ اَصٕل پٲٹھۍ کَرٕنۍ ژۄٹ چھِ دۄیو اَتھو پَکان نہ کہِ اَکی اَتھٕ یہِ چھُ اَکھ کٲشِر کول تَمیُک مطلب چھُ کہِ یوٗتاہ ژٕ محنت مشقت کَرَکھ تیوٗت اگر بہٕ تہِ کَرٕ أسۍ روزو پانہٕ ؤنۍ اَصٕل پٲٹھۍ تہٕ سٲنۍ کٲم تہٕ سون یُس یہِ مسلہٕ چھُ یہِ گژھِ جلٕد باد جلٕد باد حظ جلٕد ٹھیٖک تہٕ یِتھ کٔنۍ چھُ مےٚ باسان کہِ یِتھ کٔنۍ ہیٚکہِ سون مَسلہٕ ٹھیٖک گٔژھِتھ تہٕ یہِ روزِ دۄشوٕنی ہِنٛدِ کھۄتہٕ واریاہ رُت اَمہِ مٔزیٖد اَسہِ پَزِ تٔمِس سُنٛد تھوڑا طور طٔریٖقہٕ تہِ سَمجھُن تہٕ تٔمِس تہِ سَمجھاوُن کہِ سون تہٕ طور طٔریٖقہٕ کیٛاہ چھُ یہِ کٲم کَرنُک تہٕ اَسہِ پَزِ تٔمسٕے نَفرَس سۭتۍ واریاہ اَصٕل پٲٹھۍ پیش یُن کیٛازِکہِ محبت سان چھُ لولہٕ سان چھُ سورُے کینٛہہ سَپدان نہ کہِ سُہ سَپدان لَڑایو سۭتۍ تہٕ جھگڑو سۭتۍ واریاہ اَصٕل پٲٹھۍ پَزِ اَسہِ سَمجھوتھ تھاوُن تہٕ پنٛںہِ مَشوَر رٕتۍ پٲٹھۍ وَرتاوُن